اگر أسۍ وُچھان چھِ گُرِس مَنٛز چھِ اسہِ لَگان یعنی کہ گُر اگر اسہِ سَوٲرۍ چھِ کَرٕنۍ أمس چھُ اسہِ ساز لَگان أمِس چھ اسہِ ٲں لاکَم لَگان چھِ اسہِ واریاہ اِکوپمیٚنٹٕس چھِ اسہِ أمِس لَگان یِم چھِ آسان أڑۍ چھِ آسان زیٖن یِم زیٖنٕکۍ أڑۍ چھِ آسان یِم چھِ آسان أڑۍ چھِ آسان یِم لیٚدرٕکۍ چھِ آسان یِم بَنٲوِتھ یِم اِکوپمیٚنٹہٕ رایڈِنٛگ اِکوپمیٚنٹٕس اگر أسۍ وُچھان چھِ یعنی کہ اگر اسہِ رایڈِنٛگ اِکوپمیٚنٹٕس چھِ لاگٕنۍ اسہِ پَزَن لاگٕنۍ تھوڑا ٲں بوٗٹھ ووٗٹھ پَزِ اسہِ آرام سان اصٕل پٲٹھی لاگُن اسہِ پَزَن مَطلَب پروٹیٚکشَن تہِ پَزِ اسہِ تھاوٕنۍ اَتھ گُرِس کھَسنہٕ وِزِ اسہِ پَزَن واریاہ اِکوپمیٚنٹٕس اِستعمال کَرٕنۍ تاکہ اگر اسہِ کُنہ ساتہٕ کیٚنٛہہ ہیٚکہِ گٔژھِتھ ایٚکسِڈیٚنٛٹ ویٚکسِڈیٚنٛٹ تَمہِ ساتہٕ ہیٚکو أسۍ بٔچِتھ تہٕ بیٚیہِ پَزِ اسہِ گُرِس خٲطرٕ تہِ پرٛوٹیٚکشَن یعنی کہ اگر أسۍ ریڈٕ ویڈٕ چھِ استعمال کَران یِم چیٖز پَزَن اسہِ اِستعمال کَرٕنۍ اصٕل پٲٹھۍ تمیٚے کِنۍ چھ اسہِ گَژھان کٲم اسہِ چھ روزان سیفٹی یعنی کہِ أسۍ چھِ روزان پَتہٕ یعنی کہِ سِکیٛور